ٹُوَنٹی سِکِستھ جَنوَری حظ چھُ ڈیٹ خاص پَنٛداہ اَگست حظ چھِ خاص اور دَہ پانٛژھ زٕ ساس حظ چھِ پنٛنہِ ڈی او بی خاص حظ اور بٔڑے حظ چھِ ٹٮ۪نتھ مَے سُہ تہِ حظ چھِ خاص اور ٹوٗ تھَوزَنٛڈ ٹُونٹی ٹوٗ چھِ مےٚ ڈِگری سیشَن کَمپٕلیٖٹ تہٕ یہِ تہِ چھُ خاصٕے حظ